میون سیٚکَنٛڈ پروڈَکٹ ہَسا اوس سکوٗل بیگ سُہ سکوٗل بیگ ہَسا درٛاو نہٕ ٹھیٖک کینٛہہ سُہ ہَسا اوس میانٮ۪ن کَندٕ کٮ۪ن سایز حِسابہٕ اوس سُہ واریاہ بوٚڑ تہٕ تَتھ ہَسا آسہِ اکھ زٕ چینہٕ تہِ خَراب تہٕ بیٚیہِ یُس مےٚ کَلَر دَپیاو مےٚ أنٛۍ مےٚ مےٚ ہَساے سوٗزِو سُہ ہَسا اوسُکھ نہٕ تمو تورٕ سوٗزمُت کینٛہہ مےٚ ہَسا آو نہٕ سکوٗل بیگ ٹوٹَلی پَسَنٛد کِہیٖنۍ تہٕ کیازِ کہِ تتھ نہ ہَسا آسہٕ واریاہ خَرٲبی تہٕ بیٚیہِ ہَسا اوس نہٕ تتھ اکھ اصٕل سٹرَکچَر تہِ کِہیٖنۍ تہٕ یِمو ہَسا کٔرٕکھ یہِ غَلَط زِ سُہ پروڈَکٹ سون ہَسا اوس نہٕ ٹھیٖک کینٛہہ أسۍ ہَسا یہِ اُمیٖد ٲسۍ کَران زِ یُتھ پروڈَکٹ آسہِ تیُتھ ہَسا اوس نہٕ ٹوٹَل سُہ کِہیٖنۍ تہٕ بہٕ ہَسا چھُس اتھ مُتعلِق نا خۄش